اَسلامُ علیکُم ٹھیٖک حظ اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖکٕے اَہَن حظ سٲری حظ ٹھیٖک صحت چھُو حظ ٹھیٖکٕے أسۍ حظ چھِ پٔلَمبَر وٲلۍ اَہَن حظ آ ییٚمہِ دۄہ حظ تۄہہِ ٹایِم باسٮ۪و پانہٕ اَسہِ کیٛاہ حظ چھِ اَنُن اَسہِ دِیٖتو تَمِچ ڈِٹیل أسۍ اَنَو تی

اَچھا اَچھا اَچھا اَچھا یی نہَ نہَ ؤنہِ لٲگۍ نہٕ کیٚنٛہہ تہٕ سُہ اوس وَنان کیٛاہ کیٛاہ چھُ اَنُن تہٕ اَہَن حظ آ اَچھا اَصٕل کُس حظ کَمپٔنی چھِ اَتھ امِچ کُس اَصٕل ہِش کمپٔنی چھِ کیٛاہ لاگَو أسۍ اَچھا اَچھا اَچھا اَچھا ٹھیٖک اَچھا اَچھا نہَ حظ اگر حظ تُہۍ یِیِو یور تہٕ اگر حظ تُہی یِیِو یور تُہۍ وُچھِو کوٗتاہ کیٛاہ چھِ لَگان تہٕ اَسہِ دِیِو سُے لِسٹہٕ بنٲوِتھ تہٕ أسۍ اَنَو ییٚتٮ۪تھ حظ ہٮ۪کِو تُہۍ وُچھِتھ کوٗتاہ کیٛاہ چھُ اَنُن اَچھا آ ٹھیٖک چھُ تہٕ آ اَہَن حظ آ ٹھیٖک آ یورٕے حظ کَرے فون اَدٕ سا کیٚنٛہہ چھُنہٕ ٹھیٖک چھُ آ بہٕ کَرَو فون توتہِ اَدٕ سا